مےٚ چھُ واریاہ بوٚڑ خانٛدان چھُ سون سٲنِس خانٛدانس چھِ ونان لسی وانی یہِ چھِ اسہِ بٔڈبب سٕنٛدس ناوس پٮ۪ٹھ خانٛدانُک ناو مےٚ چھِ ژور پیٚتٕر تہٕ زٕ پۄپھٕ مٲلۍ سٕنٛدِ طرفہٕ تہٕ ماجہِ ہٕنٛدِ طرفہٕ چھِ مےٚ زٕ مام تہٕ ترٛےٚ ماسہٕ مےٚ چھِ ترٛےٚ بٲے تہٕ ترٛےٚ بیٚنہِ تِم چھِ اکھ چھِ اسسٹینٹ پرافیسر بیٛاکھ چھِ وۄ وکالت کران تہٕ بیٛاکھ چھِ لیٚکچرار بیٚنہِ چھِ مےٚ گرِ کٲم کران مےٚ چھِ واریاہ دوس کالجکۍ دوس چھِ الگ تہٕ گرِکۍ دوس چھِ الگ یِم زن سکوٗلس منٛز ٲسۍ پران تِم منٛز چھ مےٚ اختر یُس زن مےٚ بیسٹ دوس چھُ تہٕ یُنورسٹی منٛز یُس مےٚ دوس اوس تٔمِس چھُ ناو آفاق تہٕ وۄنۍ پی اٮ۪ج ڈی یس دوران یُس مےٚ دوس چھِ تٔمِس چھُ ناو طاہر تہٕ بیٚیہِ رٔیٖس